أسۍ ہَسا چھِ پرٛیٚشَر کُکَر مطلب یوٗز کران ییٖژاہ وۄنۍ ٹیٚکنالوجی آیہِ تَمہِ مطابق چھِ أسۍ وۄنۍ آز چھُ اسہِ گَژھان مطلب پرٛیٚشَر کُکرٕے زیادٕ مطلب چھِ أسۍ یوٗز کران تتھ مَنٛز چھُ اسہِ جلدی تیار گَژھان بونٛٹھ ٲسۍ أسۍ ٹیٚکریٚن مَنٛز رنان بَتہٕ ٲسۍ رنان سیٛن ٲسۍ رنان تتھ اوس واریاہ مَزٕ گَژھان سُہ ٲسۍ أسۍ دانَس پٮ۪ٹھ رنان چاہے دانَس پٮ۪ٹھ رَنہاوا یا گیسَس پٮ۪ٹھ رَنہاوا تتھ اوس واریاہ مَزٕ گَژھان ٹایم تہِ اوس ٲں کم لگان دانَس پٮ۪ٹھ رَنہاوا تتھ پٮ۪ٹھ اوس واریاہ ٹایم کم لگان تِتھ پٲٹھۍ اوس مطلب دانہٕ بَتہٕ دانہٕ سیٛن تتھ سُہ اوس واریاہ مَزٕ گَژھان واریاہ میٛوٗٹھ تہٕ موٚدُر گَژھان بیٚیہِ تَمہِ عَلاو آز چھِ اسہِ وۄنۍ کٲم آسان أسۍ چھِ تھاوان اوٗڑۍ بَتہٕ رٔنِتھ مَنٛزٕ پھیٛارُو مَنٛزٕ پھیٛارُو نہٕ کیٚنٛہہ تھاوہوس اوٗڑۍ آب ترٛٲیِتھ تھاوہوس یہِ گرٛیٚکھ آبَس لگاوہوس توٚمُل مَنٛز تہٕ پَتہٕ چھِنہٕ أسۍ کانٛہہ چھُ پھیٛاران کانٛہہ چھُنہٕ پھیٛاران کیٚنٛہہ کٲم چھ آسان پَنٕنۍ مجبوری چھِ وَقتَس آسان انسان چھُنہٕ ہیٚکان یہِ بَتہٕ پھیٛٲرِتھ کیٚنٛہہ انسان چھُنہٕ ہیٚکان دانَس پٮ۪ٹھ رٔنِتھ کیٚنٛہہ آز چھُ انسان یِمنٕے پرٛیٚشَر کُکرَن کٲم ہیٚوان مگر یوٗتاہ دانہٕ بَتَس مَزٕ اوس گَژھان یوٗتاہ یِمن ٹیٚکرن مَنٛز رَننَس مَزٕ اوس گَژھان تیٛوٗتاہ چھُنہٕ اتھ رایس کُکرَس مَنٛز مَزٕ گَژھان کیٚنٛہہ بیٚیہِ اَمہِ عَلاو تہِ چھِ أسۍ چھِ وۄنۍ آز پَننہِ جلدی موٗجوبَن وونۍ چھِ سٲری رَنان یِمنٕے رایس کُکرَن مَنٛز مگر تیٛوٗتاہ مَزٕ چھُنہٕ گَژھان کیٚنٛہہ تیٛوٗتاہ بونٛٹھ ٲسۍ انسان ٹھیٖک روزان ییٚلہِ دانَس پٮ۪ٹھ اوس رَنان یمن ٹیٚکرن مَنٛز اوس انسان تیار گَژھان پاکھ اوس سِنِس لگان بَتہٕ اوس ٲں رُت گَژھان چاہے ترٛکُر رَنِہا کانٛہہ تہٕ اتھ پٮ۪ٹھ اوس واریاہ اصٕل بَتہٕ گَژھان مگر أزکِس زمانَس مَنٛز چھُ اسہِ گَژھان رایس کُکرَن مَنزٕے سَہَل رَنُن مگر تیٛتھ مَزٕ چھُنہٕ کیٚنٛہہ یُتھ پرٛانہِ کالہِ اوس اسہِ مطلب دانَس پٮ۪ٹھ رَننَس گَژھان یا یمن ٹیٚکریٚن مَنٛز رَننَس گَژھان یا یمن پرٛیٚشرَن مَنٛز رَننَس گَژھان کیٚنٛہہ آز چھِ أسۍ یم رایس کُکر لاگان تہٕ اَمہِ سۭتۍ چھِ اسہِ وۄنۍ جلدی گَژھان آز چھُ سُہ آز چھُ یُہوے وَقتٕے آز چھِ أسۍ سیٛن تہِ رَنان یمنٕے پرٛیٚشَر کُکرَن مَنٛز بَتہٕ تہِ رَنَان چاے تہِ کران یمنٕے پرٛیٚشَر کُکرَن مَنٛز مَگَر مَزٕ چھُنہٕ تیٛوٗتاہ گَژھان کیٚنٛہہ یوٗتاہ برٛونٛٹھ اوس گَژھان ٹیٚکریٚن مَنٛز ییٚلہِ رنان ٲسۍ ییٚلہِ ٲں پٔتلن مَنٛز چاے ٲسۍ کران ییٚلہِ باقین مَنٛز ٲسۍ ہُو یہِ کران تیٛوٗتاہ مَزٕ چھُنہٕ آز گَژھان کیٚنٛہہ ٲں برٛونٛٹھ کالہِ کِس سِنِس اوس مَزٕ آسان أزکِس سِنِس چھُنہٕ مَزٕ آسان کیٚنٛہہ